اَگر بہٕ کٔشیٖرِ یژھٕ گژھُن پَسند کَرٕ گژھُن اَگر مےٚ موقعہٕ مِلہِ نیوزٕلینڈ چھُس بہٕ یَژھان گژھُن نیوزٕلینڈ چھِ مےٚ واریاہ زیادٕ پَسند جاے اَتھ چھُ واریاہ وجہہ اکھ چھُ سُہ دُنیا نِش تھوڑا دوٗر پَہم سَمان سَمان مےٚ چھُ باسان زَن تہِ آسہِ اکھ پوٚلوٗشن کَم چھےٚ اَسہِ گندگی کَم یہِ چھُ اکھ وجہہ دٔیُم وجہہ گوٚو مےٚ چھُ وٕچھمُت نیوزِلینڈ ٹی وِیَس منٛز ییٚمہِ ساتہٕ تہِ مےٚ وُچھ مےٚ باسیو اکھ چیٖز تَتہِ چھِ زن سۄ گریٖنری زَن سَبزار چھُ تَتہِ زَبرردست سَبزار چھُ تَتہِ تَتہِ چھُ سُہ اَمُن سُہ چھُ زن دُنیا نِش تھوڑا الگ تَتہِ چھُنہٕ یہِ ٹینشن زیادٕ پَریشٲنی چھنہٕ تَتہِ کیٚنٛہہ تَتیکۍ کِرکَٹر چھ مےٚ واریاہ پَسند خاص کر ورایاہ زیادٕ پَسند تہٕ تَمہِ سۭتۍ چھُ مےٚ سورُے ہِندوستان بیٚیہِ یۄس تَتہِ پرایم مِنسٹر ٲسۍ زَنانہٕ سۄ چھےٚ مےٚ واریاہ زیادٕ پَسند سۄ تہِ ٲسۍ مےٚ واریاہ زیادٕ پَسند اور مےٚ چھِ واریاہ لَتہِ وٕچھمٕتۍ ویٖڈیو تِتِکۍ بیٚیہِ چھِ تَتہِ خلق کران ؤنہِ کَتھ سۭتۍ کاشتہٕ کٲری سۭتۍ زٔمیٖن دٲری کران یا یِم تیٖر ویٖر رَچھان یہِ چھُ مےٚ واریاہ زیادٕ پَسند اور اَمہِ وجہہ سۭتۍ اَگر مےٚ موقعہٕ میلہِ بہٕ گژھٕ گۄڈٕنیتھ گژھُن نیوزِلینڈ نیوٕزِلینڈ چھُ مےٚ واریاہ زیادٕ پَسند واریاہ بے اِنتِہا پَسند